اَسَلامُ علیکُم أسۍ حظ چھِ کُلوٗسا بَنٛڈٕپورہ بانٛڈی پورہ روزان اَسہِ حظ ہیٚتۍ أمِس نزیٖر اَحمدَس بانٛڈی پورہ منٛزٕ بَچَن خٲطرٕ پَلو اَسہِ حظ ٲسۍ واریاہ سٮ۪ٹ بَچَن خٲطرٕ ہیٚنۍ مگر اَسہِ نَہ سا چھَنہٕ پَے یہِ نزیٖر احمد کَرِ اَسہِ سۭتۍ یہِ ییٖژاہ نا اِنصٲفی اَسہِ حظ أمۍ حظ چھِ ؤسِت شاپ مال منٛز أنۍمٕتۍ یِم پَلو أمۍ حظ دِتۍ اَسہِ یہِ پانٛژَن ہَتَن اَکھ سٮ۪ٹ ترٛٮ۪ن ہَتَن اَکھ سٮ۪ٹ ژۄن ہَتَن اَکھ سٮ۪ٹ ٲٹھَن شَتَن اَکھ سٮ۪ٹ بَہَن شَتَن اَکھ سٮ۪ٹ مگر اَسہِ نَہ حظ چھِ پَے اَسہِ سۭتۍ کَرِ یہِ ییٖژاہ نا اِنصٲفی مگر أمۍ حظ چھِ ؤسِت شاپ منٛز یِم مال مالہٕ منٛز أنۍمٕتۍ یِم ؤسِت پَلو أمۍ حظ کٔر کٲم یِمَن حظ ؤژھ اَسہِ پھٮ۪ت یِمَن حظ ؤژھۍ اَسہِ پھٮ۪ت بیٚیہِ حظ کٔر کٲم یِم پَلو حظ چھٔلۍ اَسہِ بَچَن ہِنٛزۍ یِمَن حظ گٔژھۍ چھَلان چھَلان شَٹرِنٛگ یِمَن حظ گٔے چھَلان چھَلان شَٹرِنٛگ یِمَن حظ ؤتھۍ واریاہ واریاہ پھٮ۪د مگر اَسہِ نَہ حظ چھَنہٕ پَے یہِ نزیٖر اَحمد دُکاندار چھُ یوٗتاہ ؤسِت مال اَنان ؤسِت مال اَنان اَمہِ شاپ منٛزٕ ییٖتیٛاہ ؤسِت مال اَنان مگر أمۍ حظ کٔر واریاہ بَچَن اَسہِ سانٮ۪ن بَچَن سۭتۍ ہسا گٔے واریاہ نا اِنصٲفی آز حظ چھِ تۭرِ گَٹہٕ کار اَسہِ حظ اَنے یِمَن بَچَن ہِنٛدۍ خٲطرٕ اَسہِ دوٚپ اَسہِ گَژھِ یِمَن بَچَن وٕشنیر مَگر اَسہِ نَہ حظ چھَنہٕ پَے یوٗتاہ ؤسِت مال دِی یہِ چھُ ؤسِت مال ڈُبلِکیٹ مال کٕنان پٮ۪ٹھٕ حظ دیُتُن یِم سٮ۪ٹ حظ دِتِن واریاہ واریاہ درٛوٚگۍ مگر یِمَن نَہ ہسا درٛاو نہٕ اَسہِ کِہیٖنۍ یِمن سٮ۪ٹَن یِمَن ہسا گٔے شَٹرِنٛگ بیٚیہِ ہسا ؤتھِکھ پھیٚدۍ اَسہِ ہسا اَنے یِم بَچن خٲطرٕ وٕشنیر خٲطرٕ اَسہِ دوٚپ اَسہِ کَرن بَچہِ آرام مگر أمۍ حظ دیُت اَسہِ ؤسِت مال أمۍ نزیٖر احمدن بَنٛڈٕپورِ بازرٕ منٛزٕ مگر أمۍ حظ دیُت اَسہِ یہِ ڈُبلِکیٹ مال تہٕ مگر یہِ حظ چھُ سٮ۪ٹھاہ نا اِنصاف دُکاندار یہِ حظ چھِ ڈُبلِکیٹ مال تھاوان اَسہِ حظ دوٚپ أسۍ کَرو بَچَن وٕشنیر اَسہِ گژھِ بَچَن وٕشنیر مگر اَمہِ سا أمۍ حظ دیُت اَسہِ ؤسِت مال یِمَن حظ ؤتھۍ اَسہِ پھیٚدۍ بیٚیہِ حظ چھٔلۍ یِم پَلو بَچَن ہِنٛدۍ اَسہِ یِمن حظ گٔے شَٹرِنٛگ یِمن حظ گٔے شَٹرِنٛگ یِم حظ گٔے یِمَے تٔنۍ تٔنۍ پَلو حظ گٔے یِم تہٕ اَسہِ حظ دوٚپ یہِ ہا یہِ یہِ دی اَسہِ اَصٕل مال أمۍ نَہ حظ دیُت نہٕ اَصٕل مال حظ کِہیٖنۍ بیٚیہِ حظ دیُت أمۍ یِمَن یِمَن ریٹَن یہِ مال مگر ییٖژ تہِ چھِ حظ نا اِنصٲفی یِم چھِ یہِ ڈُبلِکیٹ مال ؤسِت مال اَنان یِمَن نَہ حظ چھُنہٕ پٕرٛژھ گٲر کانٛہہ کران مگر یہِ حظ چھِ سٮ۪ٹھاہ اَفسوٗس اگر حظ صاف مالٕے تھایہِ ہا پَتہٕ اگر پنٛدہن شَتَن تہِ اَکھ سٮ۪ٹ دی ہا اِنسانَس نَہ حظ گۄبہِ ہَن اَنُن کِہیٖنۍ مگر أمۍ چھِ واریاہ واریاہ ؤسِت مال تھوٚمُت کٔرمٕژ چھَن نا نا اِنصٲفی اَسہِ سۭتۍ تِمَن حظ نَہ چھُ مِلیو اَسہِ بَچن وٕشنیر نَہ حظ نَہ حظ مِلیو کیٚنٛہہ بَچَن وٕشنیر بیٚیہِ حظ ؤتھۍ تِمَن پھیٚدۍ بیٚیہِ حظ گٔے تِمَن شَٹرِنٛگ چھَلنہٕ سۭتۍ